اسلام علیکُم بہٕ اوسُس واریاہ پَریشان ہِیَر فال کہِ وَجہہ سۭتۍ یعنی مَس نیرنٕکۍ وَجہہ سۭتۍ نہَ اوسُس بہٕ ڈاکٹَر ہیٚکان کَنسلٹ کٔرِتھ نہَ اوسُس بہٕ ہیٚکان کٲنٛسہِ ؤنِتھ کیاز مَس چھِ اِنسان سٕنٛز اکھ شوٗب اکھ خوٗبصوٗرتی آسان بہٕ اوسُس نہٕ اَصل پٲٹھۍ نٮ۪بَر تہِ ہیٚکان فرنڈَن سۭتۍ تہِ ڈِسکَس کٔرِتھ کینٛہہ کہِ مےٚ چھُ مَس نیران اکہِ ساتہ دیُت مےٚ أکۍ پَنٕنۍ خاص فرنڈَن مَشوَر دوٚپُن زِ مَس نیرُن یہِ چھُن کانٛہہ تہِ بٔڑۍ پرابلم یہِ بیٚمٲر تٔمۍ دیُت مےٚ صَلَح دوٚپُن اکھ ہیَر اۄیٚل ہیٚربَل ہیَر اۄیٚل یہِ چھُ واریاہ مُفیٖد واریاہ فٲیِدٕ مَنٛد تیٖل اۄیٚل یہِ اِستعمال کَر ژٕ پَتہٕ وٕچھ ژےٚ کیٛاہ فرَق بٲسی مےٚ دوٚپُس زٕ بہٕ کَتہ اَنہٕ یہِ بہٕ ہیٚکہٕ نہٕ ڈاکٹَرَس نِش گٔژھِتھ کینٛہہ تٔمۍ دوٚپ ژےٚ کَر گَرِ بِہِتھ یہِ آرڈَر نہَ چھے ژےٚ کُن گَژھُن نہَ کینٛہہ ژےٚ واتی یہِ گَرٕ تٔمۍ ووٚن أکِس ایپ مُتلِق اَمیٚزان ایپ سۄ کٔر مےٚ ڈَوُنلوڈ مُبَیل فونَس مَنٛز فشٹ ٹایِم مےٚ کٔر آرڈَر ہیٚربَل اۄیٚل یمہِ سۭتۍ ہیَر فال کَنٹرول چھُ گَژھان مےٚ دوٚپ وَل کَرو ٹراے کَرو کوٗشِش کَرو اِستعمال اکہِ لَٹہِ یِہِ تیٖل وٕچھو امہِ سۭتۍ کیٚاہ فٲیِدٕ باسہِ پَر مےٚ اوس نہٕ باسان کینٛہہ زِ یہِ اِستِمال کَرنہٕ سۭتۍ ہیٚکہٕ بہٕ کَنٹرول کٔرِتھ ہیَر فال مےٚ اوٚن کوٚر آرڈَر یہِ گوٚو اکھ زٕ دۄہہ لٔگۍ اَتھ ڈیٚلِوَر گَژھنَس مَنٛز واریاہ اَصل ریٹَس مِلیٚو مےٚ یہِ آرڈَر تہِ گوٚو یہِ واریاہ اَصل پٲٹھۍ مےٚ اوس آرڈَر کوٚرمُت ییٚلہِ مےٚ یہِ ڈیٚلِوَر کوٚر روٚٹ یہِ اَیٹَم ہیٚربَل ہیَر اۄیٚل مےٚ کوٚر یہِ اِستعمال أکِس دۄن دۄہَن مگر مےٚ اوس نہٕ باسان کینٛہہ زٕ امہِ سۭتۍ کیاہ گَژھِ ہیَر فال کَنٹرول مےٚ کوٚر یہِ اِستعمال پانٛژھ شیٚے ٲٹھۍ دۄہ مےٚ باسے آیِستہ آیِستہ تھوڑا بہتری بہٕ گوس خۄش مےٚ کوٚر یہِ اکھ اَیٹَم اِستعمال ییٚلہِ مےٚ بہتری باسے مےٚ کوٚر فرنڈَس واریاہ شُکُر گُزار زِ تہِ وُوٚنُتھ مےٚ صَلَح یہِ ہیَر اۄیٚلَس مُتعلِق ییٚلہِ مےٚ یہِ اِستعمال کوٚر اتھ چھِ اکھ اَصل خُشبوٗ آسان بیٚیہِ پیٚو یہِ واریاہ کَم ریٹَس نہَ چھِ پَریشٲنی نہَ چھُ اتھ یہِ زیادٕ پرَیِز نہَ چھُ اَتھ قیمَت زیادٕ نہَ چھُ کینٛہہ یہِ چھُ واریاہ اَصل تہٕ مُفید ہیَر اۄیل اۄیل ٲسۍ أسۍ توتہِ لَگاوان مَستَس وَ اَگَر أسۍ ہہُ اۄیل لَگانہٕ کھۄتہٕ یہِ ہیٚربَل ہیَر اۄیل اِستعمال کَرَو اکھ چھُ سون مَس تہِ روزان چَمکان مُلایم نَرم واریاہ خوٗبصوٗرَت چھُ یہِ باسان مَس تہٕ یہِ چھُ مَس واریاہ مَضبوٗط تہٕ زیٹھان مَضبوٗط تہِ گَژھان تہِ زیٹھان تہِ مَس یہِ اۄیل اِستعمال کَرنہٕ سۭتۍ ییٚلہِ مےٚ یہِ اۄیل اِستعمال کوٚر مےٚ ییٚلہِ یہِ واریاہ اَصل باسیو مےٚ کوٚر امہ پَتہ یہِ ٹوٗ ٹایمٕز دۄیہِ پھِرِ کوٚر مےٚ یہِ بیٚیہِ آرڈَر یہِ اۄیل بہٕ چھُس وِنتہِ یہِ کَنٹِنیٚو اِستعمال کَران تہٕ بہٕ چھُس بیٚیہِ تہِ فریٚنٛڈ یُس مےٚ سَمکھے یا کینٛہہ مَستٕچ پرابلِم آسہِ اَگَر نہٕ پرابلم آسہِ تہِ کینٛہہ تمہ باوَجوٗد تہِ چھُس بہٕ صَلَح دِوان زِ یہِ اۄیل کٔرِو اِستعمال یہِ چھُ واریاہ مُفیٖد اۄیل بیٚیہِ چھُس بہٕ شُکُر گُزار یہِ آن لَاین شاپِنٛگ یِم اَسہِ یہِ ڈیٚلوَر چھِ کَران نَتہٕ چھُ گَژھان واریاہ مُشکِل بازَر گژھُن یا ڈاکٹَر کَنسَلٹ کَرُن یہِ اَیٹَم رَٹنہٕ خٲطرٕ یُس یہِ آن لاین شاپِنٛگ یہِ چھُ واریاہ اَصل مےٚ یُس یہِ گۄڈنیُکۍ اَیٹَم اوٚن ہیٚربَل ہیَر اۄیٚل اکھ گٔے مےٚ مَستٕچ پَریشٲنی دوٗر بیٚیہِ گوٚو مس تہِ ٹھیک گَرِ بِہِتھ چھُ یہِ اَیٹَم واتان بہٕ چھُس یَژھان زِ ہَر اکھ گَژھِ یی اَیٹَم اَنُن ہیٚربَل ہیَر اۄیٚل آرڈَر کٔرِن موبایلَس پٮ۪ٹھ یہِ گَژھِ تَس ڈیٚلِوٲڑ اَصل پٲٹھۍ کَم ٹایمَس واریاہ کَم ٹایمَس مَنٛز چھُ یہِ ڈیٚلِوَر گَژھان مےٚ کوٚر یہِ اِستعمال آز چھُ تھری ٹایمَس کوٚر مےٚ یہِ آرڈَر بہٕ چھُس وٕنہِ تہِ یہِ اِستعمال کَران اَتھ چھُنہٕ تیوت پرَیز تہِ کِہیٖنۍ یہِ چھُ دستِیاب یِتھ پٲٹھۍ تہِ چھُ بازرٕ دٔستِیاب یہِ اَیٹَم اَسہِ چھُ یہِ مےٚ باسان زیادٕ فٲیِدٕ مَنٛد چھُ یہِ اَسہِ سَہَل نہَ چھُ بازَر وُسُن نہَ کینٛہہ سَہَل اَگَر أسۍ آن لاین یہِ آرڈَر کَرو یہِ چھُ آرڈَر گَژھان اَمیزان تہِ واریاہ ایپ چھِ آز چَلان تھرو یِم أسۍ آن لاین شاپِنٛگ چھِ کَران یہِ چھُ گَژھان ڈیٚلِوَر اَسہِ ایٹ ہوم پَننہِ گَرِ بِہِتھ چھِ أسۍ یہِ ہیٚکان لٔبِتھ یہِ اَیٹَم واریاہ مُفیٖد واریاہ فٲیِدٕ مَنٛد چھُ سارنٕے پَز یہِ اِستعمال کَرُن کیاز پرٮ۪تھ کانٛہہ چھُ پَننہِ مَستُک خَیال یَژھان تھاوُن ییٚلہِ مَس چھُ شوٗب دار تیٚلہِ چھُ سوروے باڈی باسان خوٗبصورَت مَستٕچ قدر آسہِ تِمنٕے یِمَن نہٕ مَس چھُ کینٛہہ یہِ چھُنہٕ کانٛہہ پرابلمٕے اَگَر أسۍ اِستعمال کَرَو پَننہِ مَستُک خَیال تھوُن چھُ ضروٗری اِسلیے پَز اَسہ سارنٕے یی اۄیل اِستِمال کَرُن پَنُن مَس تہِ بَچاوُن پَنُن ٹیٚنٛشَن تہِ دوٗر کَرُن خُوش حٲلی یے خُوش حٲلی اَنٕنۍ ہیٚربَل ہیَر اۄیل گۄڈٕنیُک پروڈکٹہٕ میون یُس مےٚ آرڈَر کوٚر تہٕ واریاہ سیٹِسفَاے چھُس بہٕ آرڈَر ییٚلہِ مےٚ کوٚر واریاہ خۄش چھُس بہٕ